ہیٚلو اسلام علیکُم آ تُہۍ کٕم حظ چھُو اَچھا تۄہہِ کوٚروٕ تیٚلہِ یہِ ہارِس ٹوٗر اینٛڈ ٹرٛاولٕز کوٚروٕ تۄہہِ فون اَچھا اَچھا ٹھیٖک تہٕ کوٚت کیٛاہ چھُو تۄہہِ کَمہِ دۄہ کیٛاہ چھُو تُہۍ ؤنِو یہِ تہٕ بہٕ وَنہو تۄہہِ بہٕ وُچھٕ ییٚتہِ یَتھ ہوٹلَس وُچھٕ بہٕ تہٕ بہٕ وَنہو تۄہہِ سریٖنگر دہلی چھُو گژھُن آ کَتھ تٲریٖخس پٮ۪ٹھ اوسوٕ گژھُن کَتھ تٲریٖخس پٮ۪ٹھ چھُو گژھُن اَچھا ٹھیٖک اَکھ سیٚکَنٛڈ رُکیوٗ تُہۍ بہٕ دِمہٕ ہا یَتھ نظر تۄہہِ آ اَٹھووُہمہِ حظ چھِ یہِ ایٚویلِیبُل ٹِکَٹ تہٕ مگر چھِ یہِ یہِ چھِ گژھان اَرداہ ساس رۄپیہِ حظ چھُ یہِ اَہَن حظ آ اَرداہ ساس چھِ گژھان درٛۅگ حظ چھِ تہٕ یہِ چھُ یوٚہَے مارکیٹٕے وُنکٮ۪س تہٕ تھوڑا کٔرِو تُہۍ کٲم اگر تُہۍ باقیَن تہِ وُچھِو اورٕ یورٕ باقیَن جایَن دِیِو نَظر تہٕ پَتہٕ ہیٚکِو تُہۍ اَسہِ بیٚیہِ تہِ ؤنِتھ آ اگر تُہۍ فٔسٹَس پٮ۪ٹھ یِیِو نا تیٚلہِ پیٚیِو تۄہہِ دَہ ساس رۄپیہِ آ فٔسٹَس پٮ۪ٹھ پیٚوٕ دَہ ساس رۄپیہِ تۄہہِ کوٚت یوٚہَے تۄہہِ چھُو یہِ سرینگرٕے گژھُن کِنہٕ تُہۍ زَن سوزہو بہٕ ہُتھٕ کٔنۍ دہلی پٮ۪ٹھ سوزہو گۄڈٕ بہٕ تُہۍ یور چَنٛدی گڑھ چَنٛدی گڑھ پٮ۪ٹھ سوزہو یہِ تِتھٕ کَنہِ گژھٮ۪و تھوڑا سرٛۅگُے آ تِتھٕ کٔنۍ گژھوٕ تۄہہِ ٲٹھٕے ساسَن آ ٲٹھ ساس آ فٔسٹَس پٮ۪ٹھ حظ فٔسٹَس پٮ۪ٹھ گژھٮ۪و یہِ بیٚیہِ چھُو تۄہہِ یہِ سریٖنگرَس منٛز چھُو تۄہہِ بیٚیہِ کیٚنٛہہ ضروٗرت أسۍ چھِ أسۍ چھِ یِتُے یوت چھِنہٕ أسۍ ٹِکٹٕے یٲتۍ أسۍ چھِ باقٕے چیٖز تہِ اگر تۄہہِ آسوٕ سُہ سریٖنگرَس منٛز بیٚیہِ تہِ کیٚنٛہہ کَرُن تُہۍ ؤنِو تہٕ أسۍ ہیٚکو کٔرِتھ تہِ آ سُہ یِم سُہ یِمو أسۍ کَرو أسۍ سورُے أتھۍ منٛز حظ یہِ یعنی کہِ سُہ کَرو أسۍ أتھۍ منٛز سورُے یعنی کہِ آ یعنی کہِ یہِ تۄہہِ آسوٕ نا اَتھ منٛز تۄہہِ تۄہہِ آسٮ۪و کیٚنٛہہ گٲڑۍ آسٮ۪و ضروٗرت یا کیٚنٛہہ کَتھ جایہِ سُہ ہیٚکو أسۍ سورُے أتھۍ منٛز تھٲوِتھ تۄہہِ أتھۍ پیکیجَس منٛز أسۍ بَناوَو پیکیج تۄہہِ تَتہِ آ تُہۍ گژھوٕ تۄہہِ اگر تُہۍ پیکیج بَناوَو نا سَتَن دۄہن تہٕ تتھ یور گژھنَس اورٕ گژھنہٕ تہٕ بیٚیہِ تۄہہِ گٲڑۍ وٲڑۍ پھیرنَس ویرنَس تۄہہِ گژھوٕ رۄپیہِ شیٖتھ ساس رۄپیہِ گژھوٕ یہِ ٹوٹَل آ شیٖتھ ساس تۄہہِ سورُے مطلب گژھٮ۪و تۄہہِ سَتَن دۄہَن ووٚنوٕ نا تۄہہِ سَتَن دۄہَن چھُو تۄہہِ سَتَن دۄہَن اَہَن حظ آ وۅنۍ حظ ہٮ۪کو أسۍ کَم کٔرِتھ ڈِسکاوُنٛٹ ہٮ۪کو أسۍ کٔرِتھ ٹُوَنٹی پٔرسَنٛٹ تہٕ پَن پنٛژاہ ساس چھِو دِنۍ فاینَل اَہَن حظ آ پَنٛژاہ ساسَن گژھن نہٕ کَم کِہیٖنٛۍ حظ آ فٔسٹَس پٮ۪ٹھ یِیِو تٔرِو تُہۍ تہٕ ٲٹھمہِ ٲسِو تُہۍ واپَس اَہَن حظ آ ٲٹھمہِ ٲسِو تُہۍ واپَس ٹھیٖک چھِ حظ یہَے کروا ڈَن چلو چلو چلو ٹھیٖک ٹھیٖک چلو چلو